ییٚلہِ أکِس اِنسانَس کُنہِ کُن دِلچَسپی آسان چھِ سُہ اِنسان ہیٚکہِ تَتھ پاونہٕ خٲطرٕ کینٛہہ تہِ کٔرِتھ تِتھَے کٲٹھۍ ییٚلہِ مےٚ مےٚ ٹرٛیکسَن کُن دِلچَسپی ٲس بہٕ ہٮ۪کہٕ پَنٕنۍ پٔرسٕنَل تہٕ پرٛافٮ۪شنَل لایف یعنی کہِ زندگی دۄنوَے ایٖزی سان بسر کٔرِتھ

وۄنۍ اگر وَنو کِتھ پٲٹھۍ اگر أسۍ وٕچھان چھِ کُنہِ کٮ۪لٮ۪نڈَرَس منٛز أکِس کٮ۪لٮ۪نڈَرَس منٛز چھِ آسان أکِس ؤرۍیَس ترٛےٚ ہَتھ تہٕ پانٛژہٲٹھ دۄہ یَتھ ترٛٮ۪ن ہَتَن تہٕ پانٛژہٲٹھ دۄہَن منٛز اگر أسۍ کَتھ کَرو گورمٮ۪نٛٹٕچ یا وٕچھو وٕنۍ تہِ چھُس سٹوٗڈَنٛٹ سٹوٗڈَنٛٹ آسنہٕ خٲطرٕ چھِ مےٚ سَمرَس منٛز چھُٹی تہٕ وَندَس منٛز تہِ وَندٕ چھُٹی مِلان اَتھ سَمرَس اَتھ رٮ۪تہٕ کالہِ چھِ أسۍ خاص کر ییٚلہِ اَسہِ یِم چھُٹی ہِنٛدۍ دۄہَن تِمَن دۄہنٕے چھِ أسۍ پٕلین کَران ٹرٛیکِنٛگ پٮ۪ٹھ گژھنُک تہٕ بیٚیہِ چھِ زیادٕتر أسۍ پَنٕںۍ دوسٕے یہِ اَکھ اَکہِ حِساب چَکَر مانان تہٕ بیٚیہِ چھِ اَکھ اٮ۪ڈوٮ۪نچَر کَرنَس مَزٕ لَگان ییٚلہِ زَن نَیہِ نَیہِ جایہِ وٕچھنَس تہِ چھِ مَزٕ یِوان وۄنۍ اگر کَتھ کَرو گَرِکٮ۪ن ہِنٛز تہٕ گَرِکۍ تہِ چھِ ساتھ دِوان تہٕ ییٚلہِ زَن پَنٕنۍ دوس تہِ تِمو وَرٲے ہٮ۪کو نہٕ گَرِ نٮ۪بَر نیٖرِتھ کینٛہہ بیٚیہِ اگر أسۍ وَنو کیںٛہہ تہِ بہٕ ہٮ۪کہٕ کیںٛہہ تہِ ؤنِتھ پرٛوفٮ۪شنَل لایف اگر أسۍ وٕچھو وٕنۍکٮ۪نَس چھُس میٛٲنۍ پرٛوفٮ۪شنَل لایف سٹوٗڈَنٛٹ تہٕ پٔرسٕنَل لایف تہِ چھِنہٕ مےٚ اَمہِ سۭتٮ۪ن کانٛہہ اثر پٮ۪وان کینٛہہ اَم کُنہِ جاے کُنہِ کُنہِ وِز ما چھُ آسان کینٛہہ کٲم تہٕ ہٮ۪کان چھِ تھوڑا مُشکلات یِتھ یِمَے مُشکلات دوٗر کَرنہٕ خٲطرٕ چھِ منٛزٕ منٛزٕ گَرِکٮ۪ن اَپُز تہِ پٮ۪وان وَنُن تہٕ کُنہِ چَکرَس کُن نیرُن